ساروی کھۄتہٕ یُس اَصٕل پرٛوڈَکٹ بہٕ وَنہٕ کاسمیٹِکُک یُس مےٚ اَصٕل پرٛوڈَکٹ باسیٛاو سُہ چھِ لیکمے سَن سِکریٖن یہِ چھِ واریاہ اَکھ اَصٕل چیٖز یہِ چھِ اَمہِ سۭتۍ چھِ بُتھ روزان صاف نرم چھِ روزان یُس ٹینِنٛگ چھِ سۄ چھےٚ اَمہِ سۭتۍ دوٗر گژھان یہِ چھُ سَن سٲنۍ سِکِن چھِ یہِ چھِ سَن کہِ ریزو سۭتۍ یہِ پرٛوٹیکٹ کَران تمہِ کَنۍ باسے مےٚ یہِ اَکھ واریاہ اَصٕل چیٖز